یُس سٲنِس رِیاستَس منٛز چھِ چھِ یِوان واریاہ واریاہ یُس یہِ اِنڈیاہَس منٛز چھِ اَتہِ چھِ یِوان واریاہ یِم مذہب چھِ یِوان مَنا مارا مَذہَبٕکۍ لُکھ چھِ پَنٕنۍ پَنٕنۍ یِم یِم تیٚہوار چھِ یِم چھِ یِم مَناوان مثلن یِم چھِ دیوالی چھِ یِوان مَناونہٕ عید چھِ یِوان مَناونہٕ یِم کِرٛسمَس وِسمَس چھِ یِوان مَناونہٕ یِم یِم چھِ سٲنۍ بٲے بیٚنہِ یِم چھِ ہِندوٗ چھِ تِم چھِ عید تِم چھِ بَناوان دیوالی ہولی بیترِ چھِ تِمَن مُسلمان أسۍ چھِ أسۍ چھِ بَناوان عید یا اَسہِ چھِ آسان محرم یا عیدالاضحیٰ بیٚیہِ چھِ آسان عیدالفِطر بیٚیہِ یِم یِم چھِ کِرٛسمَس مَناوان ڈیسَمبَرَس منٛز لگ بگ چھِ یِم ڈیسَمبَرَس منٛزٕے بَناوان یِم عیٖسٲے عیٖسٲے چھِ مَناوان کِرٛسچَن یِم چھِ بَناوان کِرٛسمَس أسۍ چھِ أسۍ یہِ سیلِبرٛیٹ کَران یُس بہٕ چھُس مُسلمان شُکر اللہ تعالیٰ ہَس کُن بہٕ چھُس مُسلمان تہٕ بہٕ چھُس مُسلمان گَرَس منٛز زامُت زِ أسۍ چھِ مگر أسۍ چھِ عید کَران سیلِبرٛیٹ أسۍ چھِ عید گۄڈنِچ عید گٔیے عیذالفِطر عیدالفِطر چھِ أسۍ کَران رَمضانٕکۍ روزٕ ییٚلہِ تھٲوۍ ییٚلہِ پانٛژٕ تٕرٛہَن دۄہَن صُبحن سحر کھٮ۪وان پَتہٕ افطارَس تانۍ روزَن پھاکَے پَتہٕ کَران پَتہٕ پَران تَراویح یِتھٕے کٔنۍ لگ بگ تٕرٛہَن أکِس رٮ۪تَس بَرابَر رٮ۪تہٕ پَتہٕ چھِ آسان عیدالفطر پَتہٕ چھِ عیدالفطر أسۍ مَناوان پَتہٕ آسان پَتہٕ ییٚلہِ چھِ یِوان پَتہٕ چھِ یِوان شوال پَتہٕ چھِ أسۍ عید عیدالاضحیٰ مَناوان عیدالاضحیٰ تہِ چھِ آسان ترٛٮ۪ن دۄہَن تمہِ دۄہ چھِ قۄربٲنی سُہ تہِ چھِ أسۍ سُہ چھِ أسۍ قۄربٲنی کَران تمہِ دۄہ تمہِ دۄہ چھِ أسۍ قۄربٲنی چھِ أسۍ کَران تمہِ دۄہ جاناوار ذبح کَران پَتہٕ تُہُنٛد ماز بٲگراوان یا پانَس کھٮ۪مو سُہ چھِ عیدالاضحیٰ دۄہ کَران